یُس مےٚ دوٚیُم چیٖز پَتہٕ مگنو سُہ اوس مےٚ مَستس خٲطرٕ دوہ اوٚنمُت کیازِ کہِ مےٚ ٲسۍ کُپھ ؤژَمٕژ مےٚ دوٚپ اَگر بہٕ سۄ مَتھٕ مےٚ وۄتھِ کُپھ تَتھ تہِ ٲسۍ پیکِنگ اَصٕل زَبرداست کٔرِتھ نٮ۪بٕر کِنۍ سُہ اوس نَوُن شوٗبوُن مےٚ دوٚپ یہِ آسہِ واریاہ اَصٕل یِتھُے مےٚ سُہ لوگ اِستعمال کَرُن بوٹل بوتل تہِ ٲسۍ تَتھ اَصٕل دِتھ پیکِنگ شیکِنگ لٮ۪کھِتھ کٔرِتھ اوس تَتھ واریاہ زیادٕ اَصٕل مُشکن مُشکہٕ ۂنۍ تہِ ٲسٕس اَصٕل یِوان مَگر یِتُھے مےٚ سُہ لوگ مَتُھن مےٚ باسے نہٕ تَمہِ سۭتۍ کُپھ منٛز فرق کِہینۍ بلکہِ باسے مےٚ نہ شاید مہ لگیس ٹایم فرق گژھنَس مَگر وُنہِ چھےٚ نہٕ مےٚ باسان کُپھ منٛز آیہِ کیٚنٛہہ فرق نہ باسے مےٚ سُہ تُتھ اَثر کران